سلام علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ حظ صحت چھِ حظ ٹھیٖکٕے کٕم چھِو حظ اَچھا اَچھا اَچھا اَچھا اَچھا تۄہہِ اوسوٕ کیٛاہتام سوٗزمُت اَمہِ برٛونٛٹھ تہِ شیٚش اَچھا ہے اَہَن حظ بہٕ حظ ژےٚ وَنے یی زِ ژٕ دِیی زِ نظر پیٚٹہِ ہَتھ زٕ ترٛےٚ حظ چھےٚ کیٚنٛہہ نہَ حظ چھُنہٕ یہِ حظ صُبحن دیٖہوٗس حظ نظر کٔژِ بَجہِ یِیِو ٹھیٖک حظ چھُ بہٕ پرارٕے گَرے ٹھیٖک حظ چھُ آدٕ سا ییٚتھۍ نمبرَس کٔرۍ زِ فون چلو